ہٮ۪لو بہٕ چھس یژھان اوبرٕ پٮ۪ٹھ اکھ کیب بُک کرٕنۍ میٲنۍ لوکیشن چھِ المگٔری بازار زڈی بل امامیا پارکہِ نِش مےٚ چھُ تور واریاہ جلدی واتُن ٹایِم چھُ واریاہ کم بہٕ چھس یژھان ونُن زِ آٹوٗ دڑایور گژھِ واتُن واریاہ جلدی ییٚمہِ کِنۍ زِ بہٕ تور جلدی ہٮ۪کہٕ وٲتِتھ